اَسَلامُ علیکُم آ ییٚتہِ حظ چھِ واریاہ لایبرٔری یِمَن نِش بہٕ گٔمٕژ چھس اَکھ لایبرٔری یۄس خاص چھِ یوٚت بہٕ آز تہِ چھس گژھان سۄ گٔیے ایس پی ایس لایبرٔری یۄس شہرٕ چھِ سرینگرَس منٛز تہٕ تور حظ چھس بہٕ گژھان آز تہِ چھس بہٕ تور گژھان سۄ چھِ واریاہ اَصٕل لایبرٔری تَتھ منٛز باسے مےٚ اہَم چیٖز یہِ تَتھ منٛز چھِ پرٮ۪تھ کانٛہہ قٕسمٕچ بُک ایویلیبٕل یۄس تہِ کانٛہہ کِتاب اَسہِ ضٔروٗرت آسہِ سۄ چھِ تَتہِ ایویلیبٕل تِم بُکہٕ یِم ضٔروٗرت چھِ لگان تِم چھِ تَتہِ ایویلیبٕل ضٔروٗرَتٕکۍ چیٖز یِم اِنسانَس باقٕے چھِ چِیرٕ چھِ تَتہِ واریاہ اَصٕل تَتہِ چھِ واریاہ فیسَلٹی اَصٕل تَتہِ چھِ پرٛایویسی باسان سایلینٕس چھِ پاورُک حِساب چھُ اَصٕل ایلیکٹِرٛکسٹی ہُنٛد کوٗلَر چھِ فِرٛیٖزَر چھِ پرٮ۪تھ کانٛہہ چیٖز چھُ یہِ تہِ اِنسانَس ضٔروٗرت چھِ لَگَان یا اگر سردی آسہِ سردی منٛز چھِ تَتہِ روٗم ہیٖٹَر چھِ تہٕ سورُے کینٛہہ چیٖز چھِ تَتہِ ایویلیبٕل تہٕ بہارَس منٛز چھِ فینَن ہٕنٛز فیسَلٹی لایٹہِ ہِنٛز فیسَلٹی پرٮ۪تھ کانٛہہ فیسَلٹی چھِ تَتہِ ایویلیبٕل ترٛیش یۄس چھےٚ آسان سۄ چھےٚ صاف تَتہِ ایویلیبٕل بُکُس وُکُس چھِس پرٮ۪تھ کانٛہہ قٕسمٕچ بُکہٕ چھِ مِلان تہٕ وٕنہِ چھنہٕ مےٚ فِلحال پٔرسٕنَل لایبرٔری کِہیٖنۍ تہٕ مگر مےٚ چھُ واریاہ زیادٕ شوق مےٚ گژھِ ہا آسٕنۍ اَکھ پَنٕنۍ لایبرٔری تہٕ أسۍ چھُ وٕنہِ فِلحال مکان بناوان تہٕ بہٕ چھس کوٗشِش کَران تَتھ منٛز بناوَو روٗم اَکھ اگر نہٕ وۄنۍ ہُتھ پٲٹھۍ ہٮ۪کو پھُل لایبرٔری الگ بَنٲیِتھ کینٛہہ البتہ تَتھ منٛز بَناوَو ریٖڈِنٛگ روٗم لایبرٔری ٹایپَس پٮ۪ٹھٕے تہٕ تَتھ منٛز تھاوٕ بہٕ بُکہٕ تہِ سارے ایویلیبٕل خاص کَر تھاو بہٕ تَتھ منٛز بُک مذہبی کِتاب تھاو بہٕ تَتھ منٛز تہٕ بیٚیہِ یِم وٕنکٮ۪ن وٕنکٮ۪ن کِس دُنیاہَس منٛز یِم لیکھان چھِ رایٹَر چھِ اہَم اَکھ چھُ اِمپاٹَنٛٹ رایٹَر یُس مےٚ فیورِٹ چھِ تہٕ سۄ چھِ مےٚ زبردَس پَسنٛد سۄ گٔے اَروندٔتی راے تٔمۍ سٕنٛز یۄس تہِ کانٛہہ بُک چھےٚ سۄ تھَو بہٕ تَتہِ شِو کھیراہَن چھِ لیچھمٕژ وایاہ بُکہٕ تٔمۍ سٕنٛز بُکہٕ تھاوَکھ بہٕ تَتہِ اے پی جے عبدالکلام نہِ بُکہٕ تھاوَکھ بہٕ تَتہِ یِم اہَم اہَم شخصیت چھِ تِہٕنٛزٕ بُکہٕ تھاوٕ بہٕ تَتہِ سارے تہٕ میکٕس ویبَرٕنۍ بُکہٕ تھَوہا بہٕ تَتہِ کارل مارکٕسنہِ بُکہٕ تھَاوہا بہٕ تَتہِ بہٕ تھاوہا تَتہِ پرٮ۪تھ کانٛہہ بُک ایویلیبٕل تہٕ مذہَب چہِ تھاوہا بہٕ خاص کَر تَتہِ بُکہٕ ایویلیبٕل ییٚمہِ ساتہٕ تہِ دِل وَنہِ ہا تَمہِ ساتہٕ پرہَو ییٚلہِ یا بیٚیہِ تہِ کٲنٛسہِ آسہِ ہے ضٔروٗرت بُک لَگَان سُہ تہِ آسہِ ہا پَران تَتِنَس تَتِنَس تھاوہا بہٕ سٲرٕے فیسَلٹی ایویلیبٕل یُتھ نہٕ کٕہٕنۍ تہِ یُس تہِ آسہِ ہا اَسہِ باہے چاہے اَسہِ پَںُن گریُٚک نفر آسہِ یا پَنُن فیملی میمبَر یا وۄپَر آسہِ کانٛہہ پرٮ۪تھ کٲنٛسہِ خٲطرٕ تھاوہا بہٕ تَتِنَس بُکہٕ تِژھ فیسَلٹی کہِ تٔمۍ سٕنٛز کانٛہہ تہِ حاجت آسہِ گژھان تَتِنَس پوٗرٕ باقٕے شُکریہ